اسلام علیکُم اَسۍ حظ چھِ اکیڈمی پیٚٹھ کاڑِنیٹَر اَسہِ اوس لاگُن ییٚتہِ سی سی ٹی وی تُہۍ ؤنِو اَسہِ تُہۍ کوتاہ کاسٹہٕ ہیٚیِو تتھ لاگنَس مَنٛز ٹُو ایٚکاڑِنٛگ ٹُو کالٹی او کے ٹھیٖک حظ چھُ